اَسَلامُ علیکُم دَپان تُہۍ ؤنِو سہَ کینٛہہ تِم ریٚمِڈی یِم تُہٕنٛدِس گامَس مَنٛز چھِ اَکثَر لُکھ اِستعمال کَرَان اَگَر أسۍ پَننہِ گامٕچ کَتھ کَرَو سٲنِس گامَس مَنٛز کیاہ علاج چھُ یِوان اَلہٕ دٲ کَلہٕ دٲدِس کَرنہٕ اکھ چھُ یِوان کُنہِ ڈِم لایٹ روٗمَس مَنٛز بیٚہنہٕ تہٕ بیٚیہِ چھ یِوان اِستعمال کَرنہٕ کینٛہہ تیٖل تہٕ ییٚمہِ سۭتۍ کَلَس مَساج چھِ کَرَان مۄٹھ چھِ دِوَان بیٚیہِ چھِ کَرَان أسۍ أسۍ چھِ چیٚوان یہِ تریش تہٕ بیٚیہِ چھِ کُنہِ کُنہِ ساتہٕ أسۍ یہِ اَدرَک تراوَان چایہِ تہٕ چیٚوان چھِ سۄ چاے بیٚیہِ چھِ اَکثَر سٲنِس گامَس مَنٛز نوٗن چاے کَلہٕ دٲدِس عَلاج یِوان کَرنہٕ تہٕ امہِ پَتہٕ چھُ پراپَر سلیٖپ نِندٕر چھِ پیٚوَان بَرابَر کَرٕنۍ تہٕ یُس دیٚماغَس مَنٛز پریٚشَر چھُ آسَان ٹینشَن چھُ آسَان سُہ چھُ پیٚوَان اِریز کَرُن خَتم کَرُن تہٕ کوٗشِش چھِ پیٚوان کَرٕنۍ رِلیکس روزنٕچ تہٕ کُنہِ کُنہِ ساتہٕ چھِ أسۍ یہِ آیِس کیوٗبِس اَنَان تہٕ تِم چھِ أسۍ تَولِیَن مَنٛز بَرَان تہٕ کَرَان چھِ أسۍ سۄ ہٕنٛدٕر آبہٕ دٔج پَنٛدہَن مِنٹَن تہٕ امہِ پَتہٕ چھِ أسۍ ریٚسٹ کَرَان تہٕ یِم ریٚمِڈی چھِ یِوان سٲنِس گامَس مَنٛز کَرنہٕ کَلہٕ دٲدۍ خٲطرٕ